یُس کانٛہہ نوٚو تیٖر بَچہِ زیٚیہِ تٔمِس کِتھ کٲٹھۍ کَرو أسۍ دیکھ بال تٔمۍ سٕںٛز دیکھ بال یی اَسہِ یِتھ پٲٹھۍ کَرنہٕ سُہ کَرہون أسی گۄڈٕ کٲم گۄڈٕ تھَاوون نہٕ أسۍ سُہ سارنٕے تیٖرن منٛز کینٛہہ تِکیازِ یِم بٔڑۍ تیٖر چھِ تِم ہیٚکن تٔمِس دَکہٕ دِتھ تٔمِس ہیٚکہِ تَمہِ سۭتۍ لٔگِتھ تہِ سُہ ہیٚکہِ خۄدا رٔچھِن تمہِ سۭتۍ مٔرِتھ تہِ أسۍ گۄڈنٮ۪تھٕے چھُنہٕ اَسہِ سُہ تِمَن منٛز تھَاوُن کینٛہہ سُہ چھُ اَسہِ تھَاوُن تھوڑا الگ دۄیُم کٲم چھ اَسہِ کَرنٕۍ کٲم سُہ چھُنہٕ اَسہِ گنٛدٕگی منٛز تھَاوُن کینٛہہ ییٚمہِ سۭتۍ تٔمِس اِنفٮ۪کشَن یا بیٚیہِ کینٛہہ بٮ۪مٲرۍ ہیٚکہِ لٲرِتھ سُہ چھُ اَسہِ تھَاوُن الگ صاف پٲٹھۍ بیٚیہِ چھِ اَسہِ کَرٕنۍ بیٛاکھ کٲم تٔمِس چھُ اَسہِ ٹایِم پتہٕ ٹایِم دیان تھَاوُن أمۍ کَمہِ ساتہٕ چیٚو دۄد أمِس کَمہِ ساتہٕ چھُ دیُن یِم دیان چھِ اَسہِ تٔمِس متلق تھَاوُن تِکیازِ بٔڑۍ یِم چھِ آسَان تِم کھٮ۪ن آرام سان ہر کانٛہہ چیٖز یُس یہِ لۄکٹُے زِ زٮ۪نہٕ وول چھُ آسَان یہِ چھُنہٕ ہیٚکان دۄد تہِ پانہٕ مطلب چٮ۪تھ اَسہِ چھِ أمِس کَرٕنۍ کٲم اَسہِ چھِ أمِس کَرٕنۍ محنت تھوڑا یِیٖتِس کالَس یہِ پانہٕ ہیٚکہِ کھٮ۪تھ تہٕ چٮ۪تھ اَسہِ چھُ أمِس دۄد دیُٚن ٹایمَس پٮ۪ٹھ اَمۍ باقٕے چیٖز تِم چھِ اَسہِ أمِس ٹایمَس ٹایمَس پٮ۪ٹھ دِنۍ یِہٕے چھِ فرق لۄکٹٮ۪ن تیٖرٮ۪ن تہٕ بَڑٮ۪ن تیٖرٮ۪ن منٛز